اگر اَسہِ گاہ بیگاہ ہوٚٹ بنٛد گژھان چھِ یا ہوٚٹ لَگان چھِ زُکام چھِ آسان تَمہِ وِز چھِ اَسہِ ہوٹ لَگان شنٛگٕر چھِ أسۍ پَاکوان تمِچ ترٛیش چھِ أسۍ چَوان زیادٕ تمہِ سۭتۍ چھِ چھِ ؤلۍ ؤلۍ فَرَکھ گَژھان یا چھِ أسۍ چَوان مَرژٕ کَہوٕ یَتھ أسۍ تَتھ چھِ وَنان کَہوٕ أسۍ چھِ چَوان سُہ مگر تمہِ سۭتۍ چھِ اَسہِ گژھان پَتہٕ جلدی فَرق أسۍ چَمو نہٕ تَمہِ دۄہ دۄد دار چاے کِہیٖنۍ أسۍ ترٛاوو ٹیٚوٚٹھ أسۍ چھِ یِوان ٹیٚٹھ چاے کیٛازِکہِ تمہِ سۭتۍ چھِ جلدی فرق یِوان زیادٕ کھۄتہٕ زیادٕ چھِ أسۍ پرٛیٚفَر کَران أسۍ کھیٚمو یِہ أسۍ چَمو یِہوے مَرژٕ کہوٕ یا أکیاہ دالچِن کہوٕ باقٕے چمو نہٕ أسۍ کِہیٖنۍ کیازکہِ تَمے سۭتۍ چھِ اَسہِ گژھان ہوٹ جلدی صاف باقٕے دَوا چھِ نہٕ أسۍ کھیٚوان خاص تَتھ منٛز کِہیٖنۍ نہٕ